ہٮ۪لو آ ہٮ۪لو سلام علیکُم آ ٹھیٖک حظ کَم حظ چھُو اَہَن حظ آ بہٕ حظ چھُس راجہِ صٲب تُہۍ کَم حظ چھُو رُقیہ آ تُہۍ چھُو حظ ٹھیٖک گَرِ چھِ حظ ٹھیٖک باقٕے حظ بِہِتھٕے حظ اوس کامی حظ اوسُس آ ؤنیُو حظ آز ٲسۍ یور حظ ییٚمِس مقبول صٲبَس چھُنہٕ حظ یہِ اٮ۪کزام حظ أمۍسٕے حظ اوس یہِ کٲمِز ٲٹھ داہ دۄہ آ ؤنیُو حظ خٲرٕے چھِ حظ اَہَن حظ اَہَن حظ بہٕ حظ اوسُس حظ پرا مقبوٗل صٲبَس أمۍ ؤنۍ حظ اوترٕ أمِس چھُ یہِ حظ أمِس تہِ اوس یِہوٚے أمِس تہِ اوس یہِ باغ واغ حظ تُلُن اَتھ ٲسۍ یہِ ترٛاوُن أمِس حظ یہِ مَٹر أمِس تہِ ٲسۍ یہِ مَٹَر وَٹَر وَوٕنۍ بیٚیہِ ٲسۍ یَتھ کَرٕنۍ کٲم أمِس اَتھ حظ ٲسۍ کَرٕنۍ یہِ یہِ بَرٲے وَرٲے تہِ أمِس تہٕ وۄنۍ حظ ٲسۍ اَسہِ گٔے آز پانٛژھ شےٚ دۄہ اَتی حظ تہٕ وٕنۍ لَگَن زٕ ژور مگر ٹھیٖک مےٚ حظ چھِ پرا بہٕ حظ چھُس ٹھیٖک بہٕ حظ یِم وار سُہ حظ چھِ مےٚ بہٕ حظ چھُس وَنان کہِ وُچھِو حظ اگر بہٕ ژی نِش آسہٕ ہہ تہٕ پَتہٕ ؤنہِ مےٚ بیٛاکھ تہٕ مےٚ لَگَن دۄہ دھونکہٕ مہٕ حظ چھِ ییٚمِس لَگَن وٕنۍ زٕ ژور دۄہ بہٕ حظ ہٮ۪کہٕ دۄیہِ ژورِ دۄہہِ یِتھ حظ وَلہٕ حظ وَلہٕ حظ ٹھیٖک حظ چھِ یِیِن حظ مقبوٗل صوب تہٕ بہٕ کَرٕ أمِس سۭتۍ کَتھ بہٕ حظ کَرٕمو تۄہہِ ژیٖرۍ فون کیٛاہ کَرو ٹھیٖک چھِنہٕ حظ ٹھیٖک حظ چھِ اَسلامُ علیکُم